بِلکُل اَگر بہٕ آٹس اینڈ کرافتٹٔچ کَتھ کرٕ آرٹس منٛز چھُ مےٚ واریاہ آٹس چھِ مےٚ پانَس نِش لایک خاص کر یُس مےٚ چھُ یُس مےٚ فار کَمرشَل پٔرپَز چھُ سُہ چھُ بِزنِس پٔرپَز خٲطرٕ چھُ مےٚ یُس چھُس تِم چھس بہٕ کیلِگریفیٖز بَناوان گیلِگریٖفیٖز خٲطرٕ چھُ مےٚ اکھ اِنسٹا گریم پیج تہِ یَتھ أسۍ یَتھ مےٚ ناو چھُ تھوٚومُت ڈینِلیٹ آٹ یَتھ منٛز بہٕ اِنسانن ۂنز شَکل سِمِلر شَکل چھُس بَناوان وِد اَوُٹ فیس یانے فیس وَرٲے تِکیازِ فیس چھُس بہٕ ہایِڈ کران تَتھ منٛز نہ تہٕ ہٮ۪کہٕ بہٕ واریاہ فیس تہٕ فیسٔز تہِ ہٮ۪کہٕ بہٕ بَنٲوِتھ اَصٕل پٲٹھۍ سُہ چھُ مےٚ خاص کر مطلب سُہ آٹ چھُ مےٚ ساروی کھۄتہٕ بہترین تَم تَمہِ علاوٕ چھُس بہٕ بَناوان کَسٹمایزٔڈ نیم بوڑٔس یِم کیلِگرافی آٹس چھِ تِم سُہ چھُس بہٕ بَناوان تِم بَنٲوۍ مےٚ نِیر ایباوُٹ وُنیک تامَتھ آسَن مےٚ زٕ ہَتھ آٹٔس تِم بَنٲیمٕتۍ یِم مےٚ مطلب ؤنیُس تامَتھ بَنٲوۍ تہٕ اَمہِ مٔزیٖد چھِ مےٚ سورَے یٰس نُک اکھ یہِ بَنوومُت کیلِگریفی آٹ یَتھ پٮ۪ٹھ مےٚ ؤنۍ تہِ چھُ مطلب پَنٕنِس پَنٕنہِ جایہِ پراوُڈ گژھان فیٖل کہِ مطلب مےٚ چھُ ؤنۍ تہِ پَنٕنہِ جایہِ فَخر کہِ مےٚ بَنووا سُہ آٹ کہِ بہٕ سَمجہٕ سُہ للہ تعالہن تَتھ لایَق کہِ مےٚ بَنوو سورہ یٰس نُک بَنو مےٚ کیلِگریفی پارٹ تہٕ اَمہِ علاوٕ چھُس بہٕ واریاہ تہِ کَسٹمایزٕڈ نیم بوڑس یِم نَکاحَن خٲطرٕ چھ گژھان خاندرَس پٮ۪ٹھ چھِ گژھان گِفٹ پیکٔس چھِ گژھان تِم چھُس بہٕ بَناوان واریاہ تہٕ تِمن منٛز چھُ ہینڈ میڈ آٹ تہِ واریاہ مطلب یُس بہٕ واریاہ فیمَس چھُ میون ناو تہِ یَتھ پٮ۪ٹھ بہٕ بَناوان چھُس